کۄلگٲمِس منٛز حظ چھِ کرکٹ واریاہ مشہوٗر تہٕ ہر جایہِ چھُ کرکٹ گنٛدنہٕ یِوان یتہِ چھُ واریاہ ٹورنامیٚنٹ مُنعقد یِوان کرنہٕ گامہٕ لیٚولہِ پٮ۪ٹھ ڈرسٹرک لیٚولہِ تام کینٛہہ مشہوٗر ٹورنامیٚنٹن منٛز چھِ کیٚلم پریمیر لیٖگ کۄلگوم پریمیر لیٖگ گاسرٕنا پریمیر لیٖگ تہٕ کھۄڈوٕنی پریمیر لیٖگ شٲمِل یِمن ٹورنامیٚنٹن منٛز چھِ میٚڈلن سۭتۍ سۭتۍ یونٛسہٕ تہِ یِوان کھِلاڑٮ۪ن منٛز بٲگراونہٕ یِم ٹورنامیٚنٹ چھِ نشہٕ وٲلۍ دوا استعمال کرنس خٕلاف پروگرام منعقد کران یمہِ سۭتۍ سٲنۍ نوجوان واریاہ حدس تام یِمن زٔلی گٔلیز تہٕ جان لیوہ نشو نِش بٔچتھ چھِ روزان